ییٚتہ چھِ مطلب ٲں واریاہو عَلاقو پٮ۪ٹھ چھ یور ٹیٛورِسٹٕس یوان لایک ٲں انڈیا پٮ۪ٹھ ٲں مطلب آل اوٚوَر انڈیا پٮ۪ٹھ تہِ چھِ یوان ٲں یور ٲں یعنی زن پنٛجاب پٮ۪ٹھ چھِ یوان گُجرات پٮ۪ٹھ چھِ یوان ٲں دہلی پٮ۪ٹھ چھِ یوان یو پی پٮ۪ٹھ چھِ یوان یور ٹیٛورسٹٕس تِم چھِ ییٚتہ واریاہ ریٚلِجیٚس یم انفٕلیٚنسز ٲں ایٚنجواے کران لایک ییٚتہ چھُ آسان بھارت ماتا ویشنو دیوی ٲں یا مارٹن ٲں ٹیٚمپٕل تور چھِ تِم یوان پوٗجا کرنہِ یا کۄلہاے چھِ یوان ٲں پہلگام یاتراے واریاہ زیادٕ تور تہِ چھِ تِم ٲں یوان واریاہ زیادٕ چھِ تتھ ریٚلِجیٚس ٲں فیمس چھُ سُہ واریاہ زیادٕ تتھ چھِ ریٚلِجیٚس امپارٹیٚنٕس تِم چھِ واریاہ زیادٕ بِلیٖو کران تتھ پٮ۪ٹھ تہٕ تِم چھِ تور یوان ایٚنجواے کران واریاہ زیادٕ